تۄیہِ چھُو مےٚ ونُن دہ تہٕ دہن لَچھن درمِیان کیٚنٛہہ نمبر ویسے چھِ دَہ تہٕ دَہن لَچھن درمیان وارِیاہ نمبر یِوان مگر ییٚتٮ۪ن چھِ مےٚ پانٛژے وَنٕنۍ دَہن تہٕ دَہن لَچھن درمیان تہٕ ویسے گۄڈنیُک چھُ یُس بہٕ تۄہہِ نمبر ونہو سُہ چھُ سدا یہِ چھُ میانہِ خٲطرٕ لکی نمبر تہِ تہٕ دۄیم چھِ یِوان پانٛژھ ساس تہٕ ترٛیٚیم وَنہو تۄیہِ بہٕ دَہ ساس تہٕ ژوٗرم ونہو تۄیہِ بہٕ یِتھَے پٲٹھۍ ونہو تۄیہِ بہٕ لَچھ تہٕ یِتھَے کٔنۍ پوٗنژِم ونہو تۄیہِ بہٕ شےٚ لَچھ